بہٕ ہَسا چھُس پنٛنِس ماحولَس تہٕ پنٛنِس أنٛدۍ پٔکِس مُتعلِق لیکھان کینٛہہ یَژھان لیکھُن کینٛہہ یِتھٕ یہِ تھٲیوُن صاف گنٛدگی مہ پھٔہلٲیِو زیادٕ کینٛہہ کوڑٕ کرکٹہٕ مہ ترٛٲیِو زیادٕ کینٛہہ

یِم تھٲیِو صاف نٔدی نالہٕ تھٲیِو صاف یہِ چھُس یہِ چھُس وَنان بہٕ پنٛنہِ سوسایٹی یِم کۄلہٕ وۄلہٕ چھِ یِم تھٲیِو صاف ژھۄٹھ مہٕ ترٛٲیِو زیادٕ کینٛہہ یِمَن منٛز اَمہِ سۭتۍ چھِ گژھان پوٚلوٗشَن پھٔہلان